پننہِ کامہِ جایہِ منٛز چھُ اسہِ ماحول واریاہ بہتریٖن بنوٚومُت أسۍ سٲری چھِ پانہٕ وٲنۍ سمتھ تہٕ ملتھ کٲم کران أکِس بیٚیِس بکار یوان ییٚمہِ سۭتۍ اسہِ کٲم کرنس واریاہ مزٕ چھُ یوان تہٕ بییہِ چھُ امُن روزان اگر کُنہِ سات تھوڑا ہیوٚر بۄن تہِ گژھان چھُ سُہ چھُ أسۍ پانہٕ کتھ باتھ کرتھ انزراوان سون باس چھُنہٕ اسہِ پیٹھ رُوب چلاوان کیٚنٛہہ تہٕ أسۍ تہِ چھِ تمس واریاہ احترام کران بییہِ تمہٕ سُند حُکم جلدی بجا انن یِمو چیٖزو سۭتۍ چھُ سون دفتر کٲم کرنس تہٕ امُن تھاونس منٛز ماننہٕ یوان تہٕ باقی دفتر وٲلۍ چھِ سٲنۍ مثال دِوان